سٲنِس سَماجَس مَنٛز چھِ مختلف قسمٕچ کوٚمنٹیز مختلف قسمٕچ لُکھ روزان کانٛہہ کوٚمنِٹی چھے سۄ آسان یُس زَن تہٕ واریاہ فار فٕلَنگ یُس زَن تہِ واریاہ دورعلاقَن مَنٛز روزان چھِ بیاکھ اَکھ طبقہٕ چھُ سُہ آسان یُس زَن تہِ شہرَن مَنٛز روزان چھِ بیاکھ اَکھ طبقہٕ چھُ سُہ آسان یُس زَن تہِ گامَن مَنٛز روزان چھِ مگر یِم سٲری یِم زَن طبقہ چھِ یِم چھِ اَکھ أکِس سۭتۍ رٔلِتھ مِلِتھ روزان برو برونٹھ کالہِ پٮ۪ٹھے اَگر أسۍ یتِٚچہِ یُس زَن تہٕ یُس زَن تہِ ییتِچ قدیم برادٔری چھےٚ اَسہِ بنٲومٕژ لُکو پانہٕ ؤنۍ چاہے کومنِٹیزَن مَنٛز چاہے سِکھ کَوٚمنِٹی چھِ چاہے ہِندو کوٚمنِٹی چھِ چاہے مُسَلمان کَوٚمنِٹی چھِ چاہے جیو فِرقہٕ چھُ چاہے بَدل کانٛہہ فِرقہٕ چھِ یِم سٲری فرقہٕ یِم زَن تہٕ کٔشیٖر مَنٛز روزان چھِ زٕہنۍ تہِ چھُنہٕ ییتہِ پانہٕ وونۍ تَزاد سَبدان سارے کوٚمنٹِۍ یِم زَن تہٕ چھِ یِم چھِ رٔلِتھ مِلِتھ اَکھ زندگی گُزاران کٕہٕنۍ تہِ دِکَتھ چھنہٕ یِمَن پانہ ؤنۍ کانٛہہ تہِ سَمجوتہِ چھِ یِم پانہٕ ؤنۍ کَران کانٛہہ تہِ پرابلَِم آسہِ رٔلتھ مِلِتھ چھِ سالو کَران کانٛہہ تہِ رَسمو رِواج آسہِ تقریبن چھِ سٲری پَنٕنۍ پَنٕنۍ رَسمو ریواج نِباوان کانٛہہ مزہبی عقیدَت مَنٛد آسہِ یِم چھِ مزہَبی عقیدَت مَنٛد یِم زَن تہٕ یِم چھِ یِم چھِ پانہٕ ؤنۍ یہِ سورٕے اَصل پٲٹھۍ نِباوان امہِ پَتہٕ اگر زَن تہٕ أسۍ ہِسٹری پٮ۪ٹھ کَتھ تراوو اگر زَن تہٕ أسۍ پرانہِ زَمانہٕ پٮ۪ٹھے کَتھ تراوو پرانہٕ زمانہ پٮ۪ٹھے چھِ کٔشیٖر مَنٛز مِلہٕ ژار اوسمُت مِلہٕ ژارُک مطلب گوٚو ییٚتہِ ٲسۍ لُکھ پانہٕ ؤںۍ یکجاہ پٲٹھۍ زِندگی گُزاران کٕہٕنۍ تہِ فَرق ٲسۍ نہٕ نوٚم کَران کٕہٕنۍ تہِ بید باو ٲسۍ نہٕ نوٚم کَران یِم ٲسۍ پانہٕ ؤنۍ یُس زَن یِم کانٛہہ تہِ کانٛہہ کٲم کَرہَن سۄ ٲسۍ یِم پورٕ پٲٹھۍ یکجہتی مَنٛز کَران